خوشی یۄس زَن چھِ اِنسان سٕںٛدِ خٲطرٕ چھِ خوشی سٮ۪ٹھاہ ضٔروٗری تِکیازِ ییٚلہِ اِنسان خۄش آسہِ یہِ چھُ مطلب پرٮ۪تھ کانٛہہ کٲم ٹھیٖک پٲٹھ ہٮ۪کَان کٔرِتھ مگر اگر اِنسان ناخۄش آسہِ اَمہِ ناخوشی ہِنٛدۍ چھِ مُضِر اثرات پٮ۪وان تہٕ اِنسان گژھِ ہَمیشہِ خۄش روزُن اَمہِ خوشی ہِنٛدِ خٲطرٕ چھِ مختلف چیٖز یِوان کرنہٕ مختلف کامہِ مختلف اٮ۪کٹٕوِٹیٖز چھِ یِوان کرنہٕ اِنسانَس اِنسان چھُ مختلف کوٗشِش اٮ۪کٹٕوِٹیٖز کَران تاکہِ أسۍ روزَو خۄش کینٛہہ لُکھ چھِ تِم تہِ یِم زَن مطلب غٔریٖبَن غُرباتَن چھِ مَدد کَران تِمَن چھُ باسَان کہ اَمہِ سۭتۍ چھُ اَسہِ خوشی مِلَان تہٕ بہرحال یہِ چھُ تِہُنٛد اَکھ رُت سِٹٮ۪پ اَکھ یِتھٕے پٲٹھۍ چھِ کینٛہہ لُکھ تِم تہِ یِم زَن مطلب موسیٖقی چھِ بوزان تہٕ موسیٖقی سۭتۍ چھِ تِم پَنُن پان خۄش تھاوان تہٕ تِمن چھُ یُس زَن دٮ۪ماغُک بار چھُ آسَان یا دِلُک بار چھُ آسَان سُہ چھِ ژَلَان تہٕ یِمن چھُ خوشی مِلَان یِمن چھِ مسّرت تہٕ شاد مٲنی ملان یِتھٕے پٲٹھۍ چھِ واریاہ لُکھ تِم یِم زَن یہِ ہسا یہِ اگر اِنسان ویٚژھِ یہِ چھُ اَکھ اہم چیٖز اَکھ أسۍ ہٮ۪کو رِفاے عام کٔرِتھ یہِ رِفاے عام سۭتۍ ہیٚکہِ سانٮ۪ن ہمسایَن یارَن دوستَن گامَس منٛز روزان والٮ۪ن شَہرَن منٛز روزَان والٮ۪ن قَصبَن منٛز روزَان والٮ۪ن اگر أسۍ رِفایے عامٕچ کامہِ کَرو تَمہِ سۭتۍ تہِ ہٮ۪کہِ اَکھ یُس اِنسانَس خوشی میٖلِتھ مسّرت میٖلِتھ تہٕ باقیَن لُکَن تہِ ہیٚکہِ اَمیُٚک برپوٗر فٲیدٕ وٲتِتھ کہ کینٛہہ لُکھ چھِ تِم تہِ کہ یِم زَن مختلف کھیلہٕ چھِ گِنٛدَان تہٕ چوٗنکہ کھیلہٕ یِم زَن چھِ یِم چھِ سانہِ یُس زَن یِہ سٲنۍ تعلیٖم چھِ اَمیُٚک اَکھ اہم حِصہٕ یہِ چھِ پارٹ اینڈ پارسَل آف اٮ۪جوٗکیشَن تہٕ کھیلہٕ گنٛدنہٕ سۭتۍ تہِ چھُ اَکھ اِنسان سُنٛد جِسٕم یُس زَن چھُ اَتھ منٛز چھِ اَکھ توٲنٲیی یِوَان اَکھ یہِ اِنسانَس منٛز یُس زَن یہِ مطلب کہلَت چھِ آسَان سُستی چھِ آسَان یہِ چھُ دوٗر گَژھان تہٕ اِنسانَس منٛز چھِ نوٚو جوش تہٕ جذبہٕ پٲدٕ گَژھان یِتھٕے پٲٹھ چھِ اَمہِ علاوٕ تہِ واریاہ چیٖز تِم یِمو سۭتۍ اِنسانَس خوشی چھِ حٲصِل گَژھان ییٚمہِ ساتہٕ کانٛہہ مطلب کانٛہہ پیرَنٛٹ چھُ آسَان ییٚلہِ أمِس کانٛہہ بَچہِ پاس چھُ گَژھان کوٗر ٲسۍ تَن یا لٔڑکہٕ ٲسۍ تَن بہرحال تہٕ اَمہِ ساتہٕ تہِ چھُ اِنسان خوشی ہُنٛد اظہار کَرَان اَمہِ ساتہٕ اِنسان خۄش گَژھان ییٚمہِ ساتہٕ مطلب یہِ ہسا یہِ یِم زَن مطلب مختلف چیٖز چھِ تِم یِم زَن اِنسانَس خۄش تھاون مگر یہِ چھُ دارمدار اِنسانَس پٮ۪ٹھ کہ اِنسان گژھِ ہمیشِہ سُہ سونٛچ کَرُن ڈٮ۪ولَپ یُس زَن مطلب أمِس پانَس تہِ فٲیِدٕ بَخٕش آسہِ تہٕ ییٚمہِ سۭتۍ باقٕے سوسایٹی تہِ فٲیدٕ واتہِ